ماجد صٲب تۄہہِ دوٚپوٗ تُہۍ چھُو گریجویشن کٔرمٕژ تُہۍ ہٮ۪کوٕ مےٚ ؤنِتھ یہِ گریجویشن کتھ سبجیٚکٹس منٛز چھو تۄہہ کٔرمٕژ تہٕ تتھ سۭتۍ سۭتۍ ؤنِو مےٚ بیٚیہِ ووٚنو تۄہہِ ماشاہ اللہ تُہنٛز یۄس بُنیٲدی تعلیٖم چھِ سۄچھِ ییٚتہِ کِس أکِس مشہوٗر ناماوار سکوٗلس منٛز گٔمٕژ یَتھ ناو چھُ اقبال پبلک سکوٗل تہٕ تۄہہِ کیازِ روٗدوٗ نہٕ یہِ شوق تُہۍ کٔرہِیوٗ برٛونٛٹھ کُن پٔرہیوٗ تُہۍ یا نوکری ژھٲنٛڑ ہیٗو تۄہہِ کیازِ کرو کارٕبارٕے پسنٛد نوکری کیٛاِزِ ژھٲنٛڑوٕ نہٕ تۄہہ یۄس زن میٲنۍ گریجویشن چھِ سۄ چھِ آرٹٕس کِس أکِس پُلٹکل ساینس سبجیٚکٹس منزن مےٚ حٲصِل کٔرمٕژ تہٕ بالکُل مےٚ چھِ أکِس اصلِس سکوٗلس منٛز تعلیٖم حٲصِل کرٕنۍ کٔرمٕژ تہٕ مےٚ تہِ اوس شوق برٛونٛٹھ کُنتھ کانٛہہ اصل پہمتھ ایٚکزام کالفاے کرُن یِتھ کٲٹھۍ زن ونن ٲسۍ کے اے اٮ۪س یا اَیۍ اے اٮ۪س چھِ ونن

مگر کٔشیٖر ہٕنٛدۍ حالات ؤچھِتھ چھِ ییٚتہِ نوکری میلٕنۍ وار سٮ۪ٹھاہ کریٖٹھ تہٕ مےٚ باسیٚو کہِ بےٚ روزگٲری گرِ بیٚہنہٕ نِش بہترچھُ کہِ أسۍ کَرو کینٛہہ پَنٕنُے کارٕبار سٹارٹ یتھ منٛز زن أسۍ رۄپیہِ دہ پننہِ زینو تہٕ بالکُل بہٕ چھُس نہٕ ؤنٛکیٚن بِہِتھ کینٛہہ بہٕ چھُس ؤنٛکیٚن تہِ پڑٲے پنٕںۍ پکناوان تہٕ بہٕ چھُس اِگنو تھروٗ مسٹٲرٕز ؤنٛکین تہِ کران تہٕ اگر برٛونٛٹھ کُنتھ مےٚ کینٛہہ نوکری میلے تہِ بالکُل بہٕ کَرٕ نوکری تہِ